اوا مےٚ چھُ پورمُت کینٛژھن اِنڈیاہٕکین سایِنٹِسٹن تہٕ میتھامیٹِشکن متع مُتعلِق کینٛہہ ساینٹِش چھِ تِمو منٛز سِی وِی رمَن چھُ اے پی جے عَبدُالکلام چھُ سریینِواس رامانُجن چھُ جگدیٖش چنٛدرا بوس چھُ سالِم علیٰ چھُ تہٕ بیٚیہِ چھُ آریا بٹھا